اسلام علیکُم اَے کیٛاہ سا ٹھیٖک پٲٹھۍ چھُوا اَسی مۅکلے ییٚتہِ شاٹیجٕے یہِ آ یِم کیٛازِ سوٗزوٕ نہٕ یِم کَٹھ وۅنۍ کوٚروٕ کیٚنٛہہ ایرینٛجمٮ۪نٛٹ توتہِ گوٚژھ مےٚ کَٹھ پانٛژھ شےٚ صُبَحس واتَن تُہۍ سوزِو توتہِ ژور پانٛژھ سوزِو آ چلو کٔژِ بَجہِ واتنٲوِو چلو شُکریہ صُبَحس سوٗزِیٚو